اَگر أسۍ وَنو ٹرین کِس چھِ آسان گۄڈٕنیٚتھٕے چھےٚ آسان ٹرین واریاہ زیٖٹھ اَتھ چھِ آسان واریاہ ڈبہٕ تہٕ واریاہ ڈبہٕ ٲسِتھ چھِ آسان فی ڈبَس منٛز برابر برابر سیٖٹہٕ تہٕ أکِس ییٚلہِ أسۍ بیٚہوان چھِ اَتھ چھِ آسان مُختلِف کمپارٹمینٹن منٛز مُختلِف مُختلِف فیسلٹی کُنہِ منٛز چھُ آسان اے سی یا چھِ وَنان جنرل کٔلاس یتھٕے کٲٹھۍ چھِ واریاہ قٕسم تہٕ یِم أسۍ چھِ مِڈل کٔلاس لُکھ أسی چھِ زیادٕ کران اِتھے کٔنۍ وِداوُٹ ای سی پسنٛد کھسُن تِکیازِ تَتھ چھُ آسان کِرایہِ تھوڑا کَمٕے یِتھٕے کٔنۍ اَگر أسۍ ڈسکرایب کرَو ٹرین یُس یہِ کمپارٹمنٹ چھُ آسان اَتھ چھِ آسان دۄیو طرفو سیٹہٕ لٲگِتھ تہٕ مٔنٛزۍ چھِ آسان گیپ پَکنہٕ خٲطرٕ تہٕ أکِس سیٖٹہِ ہٮ۪کن ترٛے نفر بِہتھ تہٕ اَگر یِمن ووٚنۍ شۄنٛگنُک اِنتظام آسہِ شۄنٛگُن آسہِ کٲنٛسہِ سُہ چھُ ہٮ۪کان یِم سیٖٹہٕ چھِ کھسان پیوٚٹُھس پٮ۪ٹھ لور برٕتھ چھُ آسان پَتہٕ چھُ مِڈٕل برٕتھ آسان پَتہٕ چھ آسان اَپر بٔرٕتھ تہٕ پٮ۪ٹھٕ کٔنۍ چھُ یِوان زیادٕ مَزٕ پیٹھمہِ برٕتھہِ پٮ۪ٹھ تَتھیٚتھ چھُ فینا وینا تہِ آسان چلان تہٕ ہوا تہِ چھُ یوان جان پٲٹھۍ یِتھے کٔنۍ چھُ آسان دٲر چھِ آسان سایڈس تہٕ اَپٲرۍ چھِ ہٮ۪کان ہوا رنٛگہٕ یِتھ ژَٹہٕ چھےٚ آسن یِوان تہٕ سُہ شور چھُ تھوڑا کَم گژھان یُس انِجَنن انٛجن چلنہٕ کِنۍ یِوان چھُ تہٕ بیٚیہِ چھُ اِنسان وُچھان یِم ییٚلہِ یُس ٹریک چھُ آسان سُہ چھُ آسان سٹریٹے تہٕ یِم ٹٲر چھِ آسان تَتھ پٮ۪ٹھ ییٚلہِ تم پکان چھِ تمن ہٕنٛز سۄ یہِ آواز چھِ یِوان سۄ چھِ شور کران تہٕ اِنسانَس چھُ سُہ کھران تہٕ بیٚیہِ چھُ آسان اَتھ اَتھ منٛز آسان أکِس یہِ واشروم تہِ تَتھٮ۪س ہیٚکہِ اِنسان پِشاب وِشاب کٔرِتھ یا وُزو پُزو بَنٲوِتھ تہٕ فریش گٔژھتھ تہٕ بیٚیہِ چھُ آسان اَتھ منٛز چھُ آسان اکھ ٹی ٹی اکھ چھُ آسان یُس زن ٹکٹ چھُ کران چیک تہٕ بس یِتُے چھُ آسان یہِ ٹرین ہٮ۪کو أسۍ یِژے ہن ؤنِتھ تہٕ اَہن سا اَسہِ ہسا اوس سفر کوٚرمُت واریاہ لَٹہِ ترینہِ منٛز کٔشیٖر اندَر تہِ چھِ ؤنٛکیٚس ٹرین تہٕ مگر راتھ کیُتھ چھےٚ نہٕ سۄ پَکان کیٚنٛہہ تو سب چھ نہٕ آسان تَتھ یِم بٔرتھس یِتھۍ کٲٹھۍ أسۍ ہٮ۪کان چھِ شُنٛگِتھ ٹرینہِ منٛز تَتھ چھِ نہٕ تم وُنۍ لٲگِتھ کیٚنٛہہ تہٕ بیٚیہِ چھِ اَمہِ مٔزیٖد آسان اَگر سفر چھُ مےٚ کورمُت ییٚتہِ پٮ۪ٹھ أسۍ چھ جیمۍ پٮ۪ٹھ اَکثر اَگر اَسہِ کُن آسہِ گژھُن بدل کُن سِٹیٚٹس منٛز أسۍ چھِ ٹرینہِ تھروٗ یہِ سَفر پنُن کران